کۄپوٲرِس منٛز چھ واریاہ روزنٕکۍ جاے یِمَن ہُنٛد أکِس سٮ۪ٹُک رٮ۪نٛٹ چھُ زٕ ساس رۄپیہِ تہٕ تَتھ سٮ۪ٹَس منٛز چھُ اَکھ کِچَن اَکھ کَمرٕ تہٕ اَکھ باتھ روٗم ییٚمِچ فیسَلٹی واریاہ زِیادٕ اَصٕل چھِ یُس کہِ ایجوٗکیشَن بَچَن خٲطرٕ واریاہ مٮ۪ہتٕفوٗن چھ